فیوٗچَر خٲطرٕ چھِ واریاہ تہِ کینٛہہ سونٛچمُت فِلحال چھِ گرٛیجویشَن کَران پَتہٕ کَرو ماسٹٲرٕس پَتہٕ وُچھِو کیٛاہ کَرو نٔرسِنٛگ کَرو واریاہ کینٛہہ کورس کَرو فیوٗچَر خٲطرٕ چھِ واریاہ کینٛہہ سوٗنچمُت جاب کَرو کُنہِ منٛز مطلب پَنٕنۍ مُشکِلات کَرو دوٗر پانَس یِم مطلب پرابلِم آسن تِم کرو دوٗر جاب کٔرِتھ فیوٗچر خٲطرٕ چھِ واریاہ کینٛہہ سونٛچمُت کہِ فیوٗچرس منٛز کرو أسۍ واریاہ کینٛہہ فِلحال چھِ گریجویشن کران پَتہٕ کَرو ماسٹٲرٕس پتہٕ چھُ بی ایڈ کرو پی ایچ ڈی کروا